شُپَیان ڈِسٹرکَس منٛز چھُ وَندَس آسان واریاہ تۭر وِنٹَرَس منٛز چھُ آسان واریاہ تۭر تَتہِ واریاہ زیادٕ تۭر پَتہِ ییلہٕ چھُ یِوان سِپرِنٛگ تیٚمہِ دوہ چھُ آسان تھوڑا کَم پَہَم تۭر مَگر شیٖن تہٕ چھُ آسان تھوڑا تھوڑا پَتہِ ییلہِ چھُ یِوان سَمَر سَمَر کہِ دوہ چھُ آسان گَرَم واریاہ گَرَم گَرَم چھُ آسان واریاہ زیادٕ پَتہِ ییلہِ آٹَم چھُ نہَ یِوان تم دوہ چھُ آسان تھوڑا کَم پَہَم تۭر زیاد تِنہِ کینٛہہ تھوڑا کَم پَہَم پَتہِ ییلہِ واپَس وِنٹَر چھُ یِوان پَتہ چھِ آسان واریاہ زیادٕ تۭر